میٛانہِ زِندگی منٛز آیہِ واریاہ تِم وقت ییٚمہِ وِزِ مےٚ اوس اَکھ ڈیسِجَن اِمپاٹَنٛٹ نیُن کہِ بہٕ کِتھ کٔنۍ مےٚ کِتھ کٔنۍ نی تِم ڈیٚسِجَن مےٚ نی تِم اِتھ کٔنۍ کہِ زِندگی منٛز اوس سَپوز مےٚ اوس سٹریٖم کَرٕنۍ ییٚلہِ مےٚ ٹٮ۪نتھ کوٚر کالفاے مےٚ ٲس سٹریٖم کَرٕنۍ مےٚ سِلیکٹہٕ کہِ بہٕ کیاہ کَرٕ چوٗز یُس چھُ واریاہ اِمپاٹَنٛٹ ڈیٚسِجَن اَتٮ۪ن چھِ کٔریرٕچ کَتھ سُے چھُ واریاہ اِمپاٹَنٛٹ تَمہِ وِز کٔر مےٚ کٲم مےٚ کیٛاہ کٔرۍ یِم تہِ زَن یِم تہِ زَن یِمَن یہِ چھُ یِم تہِ زَن یِم یِمو کوٚرمُت چھُ فار ایٚگزامپٕل سانہِ فیملی مَنٛز چھِ میٲنۍ یِم تہِ یُس سُہ فیملی چھِ تِمَن ہِنٛز مےٚ ایٚڈوایس تِمَن ہٕنٛز تِہٕنٛز ایٚڈوایس نِی مےٚ کہِ مےٚ کیٛاہ پَزِ کَرُن مےٚ وُچھ مےٚ پَنٕنۍ کیپیبلِٹی کہِ بہٕ کیٛاہ چھَس پَنٕنۍ اِنٹرَسٹٕز وٕچھ مےٚ مےٚ کَتھ منٛز چھِ اِنٹرٛسٹہٕ پَنٕنۍ کیپیبلٹیٖز کہِ بہٕ کیٛاہ ہٮ۪کہٕ کٔرِتھ تِتھ کٔنۍ وٕچھ مےٚ بیٚیہِ وٕچھ مےٚ یِمَن تَجرُبہٕ چھُ یِمَن ایٚکسپیٖریَنٕس چھُ تِمَن لُکَن سۭتۍ کٔر مےٚ کَتھ تہٕ کہِ مےٚ کیٛاہ پَزِ کَرو مےٚ نی اٮ۪ڈوایس مےٚ کوٚر نہٕ اِتھَے کٔنی کینٛہہ مےٚ نی ایٚڈوایس واریاہَن لُکَن ہِنٛز بیٚیہِ سوٗنٛچ مےٚ پانہٕ کہِ بہٕ کیٛاہ ہیٚکہٕ برونٛہہ کُن مطلب کَتھ منٛز ہیٚکہٕ بہٕ برونٛہہ کُن ایٚکسٮ۪ل کٔرِتھ کہِ مےٚ چھُ تَمے تٔتھۍ منٛزٕے برونٛہہ پَکان یہِ اوس مےٚ ڈِسِیٖجَن پَتہٕ اوس مےٚ ٹُویلتھٕ پَتہٕ ڈِسِجِن میٲنۍ سَبجَکٹہٕ کیاہ چھُ مےٚ چوٗز کَرٕنۍ یہِ اوس مےٚ ڈِسِیٖجَن نیُن یہِ اوس مےٚ واریاہ میٛانہِ زِندگی منٛز کٔریَر رِلیٹِڈ یِم تِم ڈیٚسِجَنٕز تِم چھِ واریاہ اِمپاٹَنٛٹ مےٚ نی تَتھ منٛز اٮ۪کٕسپٲٹ یِم پَن یِمَن ایٚکٕسپیرَنَس تھوڑا چھِ فیملی منٛز چھِ یا فرٛٮ۪نٛڈٕز یِمو یِم سیٖنیرٕ چھِ یِمو کوٚرمُت چھُ تِہُنٛد اٮ۪کٕسپیٖریَنٕس یا ایٚکاڈِنٛگ ایٚکاڈِنٛگلی وٕچھ مےٚ تِتھٕے کٔنی پَتہٕ وٕچھ مےٚ پَنٕنۍ کیٚپَبلٹی تہِ پَنٕنۍ اِنٹرَسٹٕز تِم تھٲے مےٚ گۄڈٕ کہِ مےٚ کَتھ منٛز چھِ کَتھ منٛز ہیٚکہِ برونٛہہ پٔکِتھ یا مَگر ہاں بیٚیِس تہِ چھُ مَشورٕ ہیُن ضروٗری آسان اِمپاٹَنٛٹ آسان مگر گۄڈٕ چھِ آسان وٕچھٕنۍ پَنٕنۍ اِنٹرٛسٹہٕ یِم مےٚ ڈٮ۪سِجَن اِمپاٹَنٛٹ یُس مےٚ وٕچھِ تَتھ منٛز کہِ سُٹیبٕل کیٛاہ چھُ کیٛاہ روزِ ٹھیٖک کیٛاہ روزِ صحیح پَتہٕ ہٮ۪ژٕم اٮ۪ڈوایِس اٮ۪ڈوایس تہِ نِیَم اورٕ یور تہِ رِلیٹِوٕز نوزٕ یِم ایٚکٕسپیٖریَنٕس چھِ تِمَن ہُنٛد تِمَن سۭتۍ کوٚرُم مَشوَرٕ تَمی اکاڈِنٛگ کٔر مےٚ پَتہٕ زِندگی ہِنٛدۍ اِمپاٹَنٛٹ اِمپاٹَنٛٹ مرحل ڈِسِیٖجَن چھِ تِم نِی مےٚ تِتھَے کٔنۍ